اَسَلامُ علیکُم وَرَحمَتہُ اللہِ وَبَرَکاتُہٗ تُہۍ چھِو حٕظ ٹھیٖک اَہن حظ ٹھیٖک حٕظ سٲری چھِو حٕظ ٹھیٖک اَہن حظ ٹھیٖک حٕظ اَہن حظ ٹھیٖک حٕظ سٲری حٕظ ٹھیٖک ہاں وَنُن اوسُم یہِ کہِ تِم پانٛژھ دۄہ چھِ مےٚ یاد مان ژٕ مَشہوٗر چھِ تِم پانٛژھ دۄہ یِم بہٕ تۄہہِ برونٛہہ کَنہِ وَنہٕ گۄڈنکُے گوٚو پَنٛداہ اَگَستہٕ پَنٛداہ اَگَستہٕ گوٚو سُہ دۄہ ییٚمہِ دۄہ ہِنٛدوستان آزاد چھُ گوٚمُت دیٚیِم دۄہ گوٚو ژۄداہ اَگَستہٕ ییٚمہِ دۄہ پاکِستان آزاد چھُ گوٚمُت تریٚیِم دۄہ چھُ یِوان مَناونہٕ شَتوُہ جَنوری ژوٗرِم دۄہ چھُ مےٚ مان ژٕ ترٛےٚ فَروَری چھُ مےٚ ہیٚپی برتھ ڈے یہِ دۄہ چھُ یِوان مےٚ واریاہ خاص مَناونہٕ پوٗنٛژِم دۄہ چھُ ژور نَوَمبَر مےٚ فرنڈَس برتھ ڈے تمہِ دۄہ چھ مےٚ پَننِس فرنڈَس مُبارَک باد دِن یِم پانٛژھ دۄہ یِم پانٛژھ ڈیٹ میانہِ زِنٛدگٲنی مَنٛز واریاہ مَشہوٗر مَشہوٗر کیاہ چھِ پَنٛداہ اَگَستہٕ ییٚمہِ دۄہ ہِندوستان آزاد چھُ گوٚمُت ییٚمہِ دۄہ مَناوان چھِ یہِ دۄہ ژۄداہ اَگَستہٕ چھُ پاکِستان آزاد گوٚمُت شَتوُہ جَنوری چھ ہِندوستانَس مَنٛز قانوٗن لاگوٗ گوٚمُت ترٛےٚ فروری چھُ میون جَنَم دِن جَنَم دِن کمہِ دۄہ زامٕژ چھَس سُہ دۄہ چھَس بہٕ پَننہِ زِنٛدگٲنی یادگار دۄہ تھاوان تہٕ پَنٕنۍ جَنَم دِنٕکۍ فوٹو وٕچھان پَتہٕ گوٚو تمہِ پَتہٕ ترٛےٚ نَوَم ژور نَوَمبَر امہِ دۄہ چھُ مےٚ فرینڈس بٔرٕتھ ڈے